اکھ یُس سیار چھُ یُس واریاہ اصٕل چھُ سُہ گوٚو زٔمیٖن بُترات سۄ چھِ واریاہ اصٕل سَیارٕ تہٕ سۄ چھِ واریاہ اصٕل سَیارٕ تکیازِ اتھ پٮ۪ٹھ چھِ واریاہ زٕنٛدٕ زوٗ روزان یہِ چھِ واریاہن زٕنٛدٕ زُوَن ہٕنٛز گَرٕ تہٕ یہِ چھےٚ واریاہ اصٕل سَیارٕ یہِ چھُ واریاہ زیادٕ بُترات یۄس چھِ سۄ چھِ واریاہ زیادٕ خوٗبصورَت تکیازِ اتھ پٮ۪ٹھ چھُ آب تہِ اتھ پٮ۪ٹھ چھ آکسِجَن تہِ ہَوا تہِ چھ موٗجود تہٕ واریاہ لُکھ چھِ اصٕل پٲٹھۍ روزان یا یِم تہِ زِنٛدٕ زوٗ چھِ تم چھِ اصٕل پٲٹھۍ روزان اصٕل پٲٹھۍ چھ ییٚتہِ ہَوا موٗجوٗد یِتھ کنۍ زوٗنہِ پٮ۪ٹھ چھُنہٕ کِہِیٖنۍ تہِ موٗجوٗد مَگَر زٔمیٖن چھُ سُہ وٲحِد سَیارٕ یتھ پٮ۪ٹھ زِندَگی اِنسان اصٕل پٲٹھۍ آرام سان بَسَر چھ ہیٚکان کٔرِتھ زٔمیٖن یۄس چھِ سۄ چھِ ستھ حِصہٕ آب تہٕ ترٛےٚ حِصہٕ خۄشک مگر پرٮ۪تھ کٲنٛسہِ زو زٲژَس چھِ واتناوان سُہولیت پرٮ۪تھ کٲنٛسہِ اَسہِ پَزٕ نہٕ زٔمیٖن یۄس چھِ سۄ پَزٕ نہٕ اَسہِ کَرٕنۍ گَندٕ وَندٕ کِہِیٖنۍ کیازِ یہِ چھِ واریاہ اصٕل یہِ سَیارٕ یہِ چھ مےٚ واریاہ خوٗبصورَت واریاہ زیادٕ پَسَنٛد بیٚیہِ چھ یہِ واریاہ خوٗبصورت سَیارٕ یہِ چھ ییٖتیاہ تہِ پٕلینیٚٹٕس چھِ ییٖتیاہ تہِ سَیارٕ چھِ تمو مَنٛز چھُ یہِ ساروی کھۄتہٕ بُترات یۄس چھ نیٚکہ زٔمیٖنہِ چھِ وَنان بُترات ساروے کھۄتہ اصٕل سَیارٕ چھ تکیاز اتھ پٮ۪ٹھ چھِ خَبر کۭتۍ لُکھ ہیٚکان خَبر کۭتۍ زٕنٛدٕ زوٗ چھِ ہیٚکان کریٖل کیٚم کریٖل چھِ کُلۍ کٔٹۍ چھِ اِنسان چھِ حیوان چھِ سٲلِم چھِ ہیٚکان اصٕل پٲٹھۍ پَنٕنۍ زِندَگی گُزَر بَسَر کٔرِتھ یہِ چھِ واریاہ پانَس کُن سُہ سَیارٕ یُس پانَس کُن کھیٚنچان چھُ سُہ وٲحِد سَیارٕ یتھ یعنی کہِ یتھ نرمی چھِ اتھ یتھ واریاہ زیادٕ نَرمی چھَ اتھ سَیارَس یہِ واریاہ زیادٕ نرم سَیار یہِ چھُ واریاہ زیادٕ اصٕل سَیارٕ تکیاز یہِ چھُ وٲحِد سُہ سَیارٕ یتھ پٮ۪ٹھ زِندَگی گُزَر بَسَر ہیٚکان چھُ اکھ اِنسان کٔرِتھ اصٕل پٲٹھۍ تہٕ آرام سان